آ دُنیا گوٚو واریاہ تبدیٖل اگر أسۍ کتھ کرو برٛونٛٹھ دہ ؤری برٛونٹھ کرو کتھ کرو برٛونٛٹھ ٲس مایہِ محبت أکِس بیٚیِس نِش گژھان ٲس مایہِ محبت اوس آز چھِنہٕ فٕرستھٕے مِلان انسانس آز چھُنہٕ ان پتہٕ آیہِ نٔو نٔو ٹٮ۪کنالجی برٛونٛٹھ ٲسۍ گژھان سمکھٕنہِ کران ٲسۍ کتھا باتھا وۄنۍ نٔو ٹٮ۪کنالجی وۄنۍ چھُ فون وۄنۍ چھِنہٕ وۄنۍ چھِ فونس پٮ۪ٹھٕے کران کتھ بیٚیہِ ٲسۍ اگر کٲنٛسہِ دود دگ آسہِ ہا کٲنٛسہِ تٔمِس ٲسۍ کران مدد مگر آز اگر ازٕچ کتھ کرو أزِ آز چھُنہٕ کانٛہہ پریٚژھنٕے آز چھِ سٲری پانس پانس مگر ٹٮ۪کنالجی سۭتۍ آے واریاہ آسٲیِش تہٕ برٛونٛٹھ اوس پٮ۪وان پایدٔلۍ گژھُن آز چھِ گاڑِ